شاید صٲب تُہۍ ؤنتو مےٚ ییٚلہِ تُہۍ یِم ژوٗنٛٹھۍ چھِ والان ہارویٚسٹہٕ چھِو کَران تُہۍ کِتھ پٲٹھۍ چھُو یِم کَران تہٕ پَتہٕ چھِو تُہۍ اَتھ بَرٲے کَران یہِ بَرٲے کِتھ پٲٹھۍ چھُو کَران تہٕ بیٚیہِ کِتھ پٲٹھۍ چھُو تُہۍ یِم مٔنٛڈی تام واتناوان تہٕ کِتھ پٲٹھۍ چھُو کٕنان بوٗزِو حظ یاصِر صٲب أسۍ ہسا چھِ کران کٲم ییٚلہِ أسۍ مطلب امیُک سیٖزن چھُ واتان مطلب ژوٗنٛٹھۍ ییٚلہِ أسۍ تَیار چھُ گژھان أسۍ ہَسا چھِ پَتہٕ کٲم کَران أسۍ ہَسا چھِ مطلب یِم والٕنۍ لایق آسن یِم ۄزٕلۍ ۄزٕلۍ آسن مطلب یِم تَیار آسن گٔمٕتۍ تِم ہَسا چھِ أسۍ والان تہٕ تھاوان چھِ أسۍ تِم بٔنِس پَتہٕ ہسا چھِ تَتھ مطلب لیبر تہِ چھِ تَتھ واریاہ لگان مطلب گریڈِنٛگ چھُ کران اکھ نفر مطلب برٲے چھُ کران بیاکھ نفر کَنچی یِم تِم لٔٹۍ چھِ تَتھ آسان تِم حظ چھِ پیٚوان ژَٹٕنۍ تتھ چھِ لگان بیاکھ نفر تہٕ پتہٕ ہسا چھِ أسۍ کٲم کَران ییٚلہِ أسہِ تھٔے بٔنِس تِم تہٕ کَران ہسا چھِ پَتہٕ أسۍ تَتھ گریڈِنٛگ ژور تَاہہ چھِ أسۍ الگ کَڑان پانٛژھ تَاہہ چھِ أسۍ الگ کَڑان راڈ چھِ أسۍ الگ کَڑان تہٕ نو دۄن چھِ أسۍ کَڑان الگ تہٕ پتہٕ ہسا ییٚلہِ أسۍ تِم الگ الگ چھِ کران تہٕ لاگان ہسا چھِ أسۍ تِمن پیٹہِ تہٕ بران ہسا چھِ أسۍ تِم پیٹؠن منٛز یُس ہسا ژور تاہہ چھُ تتھ ہسا چھِ مطلب پانٛژھ تاہہ کھۄتہٕ مطلب تھوڑا کم یِوان ریٹ مٔنٛڈی منٛز یُس ہسا پانٛژھ تاہہ چھُ تَتھ ہسا چھُ ساروٕے کھۄتہٕ ہاے چھُ یِوان ریٹ پانٛژھ تاہس یُس ہسا پتہٕ رول چھُ یہِ تتھ چھِ یِوان ساروٕے کھۄتہٕ کَم ریٹ چھُ یِوان پتہٕ اَسہِ تَتھ رولَس کٲشر پٲٹھؠن راڈ یَتھ وَنان چھِ تہٕ پَتہٕ ہَسا چھِ أسۍ کٲم کَران پَتہٕ ہَسا چھِ أسۍ یُتھُے أسۍ پیٹھِم تاہ چھُ آسان سُہ چھِ سُہ چھِ أسۍ اَصٕل پٲٹھۍ سَجاوان تَتھ چھِ أسۍ فرینٛکہٕ تراوان ۂریٖر تراوان ٹِکٹہٕ تراوان یُتھ زَن مطلب یُس پتہٕ بٕتھِ چھِ ہیٚوان سُہ ہسا چھُ تھوڑا اِمپرٛیس گژھان سُہ ہسا دِپان نہ یہِ چھُ ٹھیٖک ٹھاک مال تہٕ پتہٕ ہسا چھِ اَسہِ تَمہِ سۭتۍ مطلب واریاہ زیادٕ فٲیدٕ یِوان